وعلیکُم سلام اسلام علیکُم اہن حظ ٹھیک تُہۍ چھِو حظ ٹھیکھٕے اہن حظ آ تُہۍ کُم حظ

اہن سا آ تۄہہِ کیاہ چھُ کرُن افسوس زٔمیٖن کیازِ چھُ کُنُن کھٲرٕے چھا کِنہٕ سخ کِنہٕ سختی آیہِ زیادٕ اچھا اچھا تُہۍ کتہِ چھِو روزان کھرمٕے یا اچھا ٹھیک یہِ کیاہ چھِ زٔمیٖن یہِ چھا ٲبی کِنہٕ یہِ چھِ خۄشک خۄشک کا ٲبی ما چھِ یہِ کُنہِ جایہِ ٲبی تہِ چھہ سُہ چھا سڑکہِ پٮ۪ٹھٕے کِنہٕ اوٗرۍ نارس وارس منٛز کُلۍ وُلۍ کینٛہہ منٛز فصٕل وصٕل وسان کینٛہہ کِنہ کِہیٖنۍ نہٕ وٕنہِ اچھا ٹھیٖک کُلۍ کٕم چھِس ژوٗنٛٹھۍ کُلۍ چھِ سا ڈوٗنۍ کُلۍ چھِ سا یاہ دپ لۄکٕٹی فصٕل چھِنہٕ وٕنہِ دِوان کینٛہہ سڑک وڑک ٹھیٖک ادٕ ؤنِو تیٚلہِ ریٹھ ہے کٕنُن چھُی ژےٚ تہٕ بہٕ کر سا ناو نیٚچوٗ چون تہٕ ناو کر سا بہٕ وون سا ہے پتہٕ کتہِ مانکھ ژٕ میونٕے ژٕ وون بہٕ وٕچھٕ ہا چٲنۍ نظرا کیاہ چھِ پتہٕ وٕچھٕ ہا بہٕ پنٕنۍ نظرا کیاہ اکھ لچھ رۄپیہِ یہِ کوٗتاہ زٔمیٖن چھُ

دہ بہہ مرلہٕ اہ مگر یہِ چھُ گژھان زیادٕے پہم وۄنۍ اگر غلبہٕ اگر زٔمیٖن زٔمیٖن ترٛکھ جورا آسہٕ ہن تیٚلہِ دپ ہاو نہ اگر پتہٕ گژھہِ رۄپیس زٕ ترٛےٚ لچھ درٛوگٕے تہٕ چلہِ ہا وۄنۍ چھُ نا یہِ کمٕے یتھ گژھِ نا کم امہِ کم کِہیٖنۍ سُہ چھا خۄشک کِنہٕ سُہ چھُ ٲبی سُہ کتھ جایہِ چھُ سُہ چھا أتھۍ روڑس پٮ۪ٹھ کِنہٕ سُہ چھُ ہیٚور ہیٚور کُنہِ جایہِ روڑس پٮ۪ٹھ سُہ کوٗتاہ زٔمیٖن چھُ

نہ جاۓ واۓ یتیٚتھ بنہِ اصٕل میٚٹیٖریل ویٚٹیٖرِیل واتیا خۄدا رٔچھِن تُکُن کِنہٕ

آب واب چھُ بٔڑ گٲڑۍ چھا کھسان کِنہٕ لۄکٹٕی ٹریکٹر ویٚکٹر پرابلِم وابلِم مہ گژھان کینٛہہ اچھا اتھ کیاہ ریٹھا یِہٕے پانٛژِ ساسہِ کِنہٕ نہ پنژاہ کٔرِو وۄنۍ أتھۍ کینٛہہ تیٚلہِ نتہٕ کٔرِو ہُھ کم نتہٕ کٔرِو و ییٚتھۍ کم تہٕ دۄیو منٛز کرو وۄنۍ کُنہِ أکِس سودا دکتر ٲسو کمٕے تِم چھِ بہہ مرلہٕ تِم نے لگن نہٕ کُنے وۄنۍ کر تہٕ ییٚتھۍ کینٛہہ میٲنۍ کِنہٕ رۄپیس ارتٲجی ساس دِمٕے ژےٚ بہٕ یتھ مۄخصر تہٕ کر ژٕ فاینل نہ نظرے دِمس بہٕ نظرِ ورٲے کتہِ کرو یہِ تیٚلہِ کرٕے بہٕ کٲم مےٚ وۄنٕے ژےٚ وۄنۍ فونس پٮ۪ٹھٕے اگر وۄنۍ وۄنۍ کرٕ بہٕ ژےٚ پٮ۪ٹھ بروسہٕ اگر وۄنۍ یہِ ٹھیٖک درٛاو سڑک وڑک ٲسٕس پتہٕ دمہٕ بہٕ تیٚلہِ نظر تہِ تہٕ رۄپیس پانٛژتٲجی ساس تھٲے زِ ژٕ یاد ٹھیٖک چھےٚ تُل سا تُلِو حظ ٹھیٖک چھُ تُلِو